آ آ آ جناب وۄنۍ ؤنِو ؤسِو تۄہہِ چھا ییٚتی وَسُن تۄہہِ ووٚنوُ نا گانٛدھی تُہۍ کیٛاہ کَتٮ۪ن برٛونٛٹھ پہمَتھ تۄہہِ اوسوُ نا گانٛدھی کالجَس

تُہۍ بوٗزِو میٛٲنۍ کَتھ تۄہہِ اوسوُ نا مےٚ چھِ گوٗگٕل میپ چھُ مےٚ ہاوان کہِ تۄہہِ اوسوُ گاندھی کالِج کہِ گلی منٛز ووٚنمُت وَسُن چھُ مےٚ مےٚ چھُو میپ جناب مگر مےٚ چھِ نہ پَے یِہوٚے لوکیشَن اَتھ چھِنہٕ تَمی حساب ریٹ کھَسان تُہۍ تُہۍ کمہِ حساب تۄہہِ کَتٮ۪ن آسہِ وَسُن تَمی حساب چھِ ریٹ تہِ اہن حظ بہٕ چھُس سمجان تہِ واریاہ گٔلی مگر تُہُنٛد تُہۍ تہِ سَمجِو یِتھ پٲٹھۍ چھُنہٕ اَسہِ تہِ چھِ گژھان تیٖل چھُ دزان ہُہ چھُ گژھان ٹایِم چھِ گژھان أتھۍ سۭتۍ چلو وۄنۍ ہیٚکِو نا تُہۍ پانہٕ اگر بہٕ ییٚتٮ۪ن ترٛاوَو تُہۍ اگر بہٕ ییٚتی ترٛاوٚو تُہۍ ہیٚکِو نا وۄنۍ پانہٕ پٔکِتھ تَتھ گٔلی تامَتھ چلو وۄنۍ وۄنۍ کَتھ ہِش کَتھ ہِش اَتٮ۪ن چھِ واریاہ گٔلی برٛونٛٹھ کَنٮ۪تھ کَتھ ہِش گلِی سُہ کوٗٹ چھِ ہُتٮ۪تھ

اچھا ٹھیٖک مےٚ ؤنۍتو اور واتیٛاہ واتیٛاہ اور گوڑۍ گٲڑۍ واتیٛاہ روڈ چھا اَپٲرۍ ٹھیٖک ہے جناب بہٕ کیٛاہ ہے جناب بہٕ کیٛاہ وَنہٕ تۄہہِ یہِ چھَنہٕ مےٚ پَنٕنۍ گٲڑۍ کِہیٖنۍ یہِ چھِنہٕ آسان وۄنۍ ہَتھ حساب چھِ آسان یہِ چھِ آسان وۄپرٕ سٕنٛز گٲڑۍ دَپان اِنسان چھِنہٕ پنٛنہِ ہانٛژِ پنٛنہِ ہانٛژِ چھُ مَکلان بیٚیہِ کہِ سٕنٛزِ ہانٛژِ چھُنہٕ مَکلان اَتھ واتہِ کیٚنہہ نۄقصان وۄقصان سُہ چھِ مےٚ پوٚتٕس چنٛدٕ منٛز دیُن مےٚ چھُ باسان اور چھُ واریاہ ٹنٛگ وَتھ

ہے نہٕ حظ وَل حظ کیٚنہہ نہٕ حظ چھُنہٕ پرواے وۄنۍ چھُو تُہۍ ونان تۄہہِ چھُو تکلیٖف وۄنۍ چھُو تُہۍ ونان تۄہہِ چھُو تکلیٖف ؤلِو کیٚنہہ چھُنہٕ وۄنۍ پرواے کیٚنہہ چِھُنہٕ پرواہ نہ حظ وَل حظ کیٚنہہ نہٕ حظ چھِنہٕ پرواے بہٕ حظ ترٛاوَتھ ژٕ واپَس برابر تَتھ جایہِ کیٚنہہ چِھنہٕ پرواے بییہِ چھا اَسہِ لایِق حُکما کہیٚنہ بہٕ گوس نوکرا

چلو کیٚنہہ چھِنہٕ پرواے کیٚنہہ چھِنہٕ پرواے چلو چل چلو بہٕ ترٛاوَو تُہۍ کیٚنہہ چھُنہٕ آ آ کھٔسِو واپَس آ آ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ اوکے